ہیٚلو اسلام علیکُم اَوَے تُہۍ چھُوا ٹھیٖک گَرِ چھِوا سٲری ٹھیٖک مےٚ اوس چاے نِنۍ تۄہہِ کُس کُس چاے چھَو دُکانَس پٮ۪ٹھ ایٚویلیبُل زیادٕ چاے کَتھ چھِ اَصٕل گژھان یَتھ مَزٕدار اَچھا یِمَن چایَن کوٗتاہ قۭمَتھ چھُ گوٚو یِمَن چایَن منٛز کیٛاہ فرق آسان پانہٕ ؤنۍ ہُہ ٲٹھ شیٚتھ یہِ شےٚ ہَتھ یِمَن اَچھا چاے بیگٕے کوٗتاہ کۭتِس بَنہِ مےٚ کَنڈا گوری چایہِ بیگٕے اَچھا اَتھ منٛز کٔژ کِلوٗ چھُ آسان پَتہٕ گوٚو اَکھ کِلوٗ چھُ تیٚلہِ ساسَس بَنان اَچھا زیادٕ تَر چاے کَس چھُو تۄہہِ وَسان دُکانَس پٮ۪ٹھ یۄس زیادٕ لُکھ چھِ پَسنٛد کَران اَچھا تُہٕنٛدِس دُکانَس پٮ۪ٹھ چھا تاج محل چاے ایٚویلیبُل لیپٹَن چایہِ اَچھا تاج محل کۭتِس چھُو بوٚڈ ڈَبہٕ گژھان تہٕ سُہ بیٚیہِ سُہ لۅکُٹ ڈبہٕ لۅکُٹ ڈَبہٕ آسہِ ترٛےٚ ہتھ گژھان کِنہٕ تَمہِ کھوتہٕ زیادٕے اَچھا یَتھ یہِ پٹاکا چاے چھِ یہِ کۭتِس چھِ گژھان اَچھا لیپٹن چایہِ منٛز کَس چھِ زیاد کھۄتہٕ زیادٕ اصٕل تاج محل ہا کِنہٕ پَٹاکا تاج محل

اَسہِ حظ تۄہہِ چھُوا یہِ أدرَک بیٚترِ آسان یۄس أسۍ لیپٹَن چایہِ چھِ ترٛاوان دالچیٖن ڈرٛے فرٛوٗٹ چھُوا تۅہہِ اَچھا ڈاے ڈرٛے فرٛوٗٹ ڈرٛے فرٛوٗٹ اَکھ ڈَبہٕ کۭتِس چھُ گژھان

آ یہِ چھُ سُہ ڈرٛے فرٛوٗٹ لۄکُٹ لِفاف سُہ چھا ہَتس گژھان اَچھا اچھا تیٚلہِ تیٚلہٕ یِمہٕ بہٕ پَتہٕ دُکَانس پٮ۪ٹھ تہٕ تُلِو بِہِو خۄدایَس حوال بہٕ یِمہٕ یِہَے ساڑِ ژور ہیٛوٗ اَہَن حظ اَچھا تُلِو بِہِو تیٚلہِ تُلِو بِہِو خُدایَس حوال